یُس ہَسا سون زٔمین دار بوے چھُ تٔمس ہَسا چھِ واریاہ چَلیجن ہُنٛد سامنہٕ پیٚوان کرُن یُس یتھ دِہٲیی گامن منٛز دِہٲیی ایریا ہس منٛز گۄڈٕنیٚتھ یُس ہَسا سون زٔمین دار بوے چھُ تٔمس ہَسا یُس سانہِ فینانشَل سَپوٹ آسہِ مطلب پونٛسن ہُنٛد یہِ اسہِ سُہ ہَسا گَژھہ اسُن تٔمس واریاہ اصٕل تکیازِ گۄڈٕنیٚتھ اگر أسی وِچھو یُس ہَسا سون زٔمیٖن چھُ اتھ ہَسا چھُ آسان کھادن ہِنٛز ضرورت اتھ ہَسا چھِ آسان بیالِچ ضرورت اتھ ہَسا چھِ آسان وایہ واینِچ ضرورت ٹیٚکنِکل سَپوٹٕچ ضرورت توے ہَسا یُس یہِ سون زٔمین دار بوے چھُ أمِس ہَسا چھِ پیٚوان واریاہن یِمن سۭتۍ سامنہٕ کرُن واریاہ چیلینجن ہُنٛد سامنہٕ کرُن یَتھ سٲنِس دِہٲیی ایریا ہس منٛز تکیازِ گۄڈٕنیٚتھ أگر أسۍ وُچھو یُس ہَسا یہِ سون زٔمیٖن دار بوے چھُ أمِس نِش ہَسا گَژھہ آسُن رۄپاے رۄپاے اصٕل ییٚمہِ سۭتۍ یہِ وقتہٕ وقتہٕ پَننس یتھ فصلس واتہِ گۄڈٕنیٚتھ اَگر أسۍ وِچھو یُس ہَسا سون زٔمین دار بوے چھُ اگر صبحن اللہ تعالیٰ رٔچھنۍ معموٗلی أمۍ سٕنٛدۍ کُلیُک پَن گَژھہِ خراب اگر ہَسا أمِس تمہ وز فینانشَل سَپوٹ رۄپین ہُنٛد گُزار اسہِ اصٕل یہِ ہَسا ہیٚکہِ آرام سان اتھ باغس پَننس دَوا أنِتھ یا پَننِس اَگر أمِس زرات تہِ یہ اوس کہ تیلہ ہیٚکہ یہِ ہَسا ہیٚکہ آرام سان دَوا أنتھ ییٚمہِ سۭتۍ یہِ ییٚمہِ سۭتۍ سُہ خرٲبی اتھ دوٗر کرِ یُس أمۍ سِنٛدس یِمن کُلٮ۪ن اسہِ وتھمُت یا یا أمۍ سٕنٛدس میوٕ باغس آسہِ وتھمُت یا أمۍ سِنٛدِ وارٕ آسہَ وتھمُت بیٚیہِ ہَسا ہُس ہَسا ویٚدر چینٛج چھُ گژھان یُس ہَسا سون موسم آب وَ ہوا چینٛج گژھان امیُک سامنہٕ تہِ ہَسا چھُ أمس پیٚوان کرُن گۄڈٕنیٚتھ اگر ہَسا ونکیٚن اگر ہَسا أسۍ اگر ہَسا أسۍ ایپریل میے جوٗنٕچ کَتھ کرو اگر ییٚلہ ہَسا تتھ منٛز سون میوٕ واریاہ چھُ آسان میوٕ چھُ آسان درامُت کُلٮ۪ن اگر ہَسا تَمہِ وز معموٗلی معموٗلی ژھٹھ ژھٹھ آسہِ یا ڈوٹھ چھُ پیٚوان اللہ تعالیٰ رٔچھِنۍ یا روٗد چھُ تیُتھ پیٚوان یُس نہٕ پانٛژھن ٲٹھن دۄہن رُکنُک ناوٕے چھُ ہیٚوان تَمہ کُے یُس ہَسا سُہ روٗد چھُ آسان سُہ ہَسا چھُ یِمن کُلٮ۪ن تٔلۍ کِنۍ آسان گوٚمُت جمع یا سٲنِس فصلس آسان تٔلۍ کنۍ جَمع گوٚمُت تَمہِ سۭتۍ تہِ ہَسا چھُ یُس ہَسا سون زٔمیٖن دار بوے چھُ أمس ہَسا چھُ پیٚوان تَمہِ وز تہِ وارہاین مُشکلن ہُنٛد سامنہٕ کرُن بیٚیہِ اگر ہَسا أسۍ وُچھو یہِ اگر ہَسا تَمہِ وز سُہ ڈوٹھ چھُ پیٚوان یُس ہَسا سون ژوٗنٹھ چھُ آسان اتھ ہَسا چھُ تِم مَچھہِ ٹیٚچہ پیٚوان پَتہٕ بیٚیہِ ہَسا چھُ یُس سانہِ کُلیُک پَن چھُ آسان سُہ ہَسا چھُ گژھان سیٚٹھاہ خراب تکیازِ ییٚمہ سۭتۍ ہَسا اگر سُہ تَمہِ وز سُہ ڈوٹھ چھُ پیٚوان اکھ ہَسا چھُ کُلِچ وٲنس تَمہِ سۭتۍ مۄکلان بیٚیہِ اگر ییٚلہ أسۍ سُہ میوٕ صبحن مارکیٚٹس منٛز نِوان کٕننہِ چھِ تتھ میوس نہ سا چھُنہٕ نہ گۄڈٕنیٚتھ کانٛہہ ہیٚوان تہِ نہ چھِ تتھ تٔمۍ تمہِ وِز کانٛہہ پَسنٛد کران ہیٚون بہ اگر ہَسا أسۍ وِچھو یُس ہَسا ٹیٚکنِکل یہ آسہِ مطلب کہ اگر سٲنِس زٔمین دار بٲیس مطلب کُنہ قسمٕچ پرابلِم چھِ زٔمیٖن زٔمیٖن چھُ أمِس وایُن یا بیٚیہِ چھِ أمِس مِشینن ہِنٛز چھِ أمس ضرورت تَمہِ وز تَمہِ وز تہِ ہَسا چھِ أمِس پیٚوان اَگر نہ أمِس ییٚمہِ وقتس پٮ۪ٹھ بَنن تَمہ وز تہِ ہَسا چھُ یُس یہِ سون زٔمین دار بوے چھُ تَمہِ وز تہِ ہَسا چھِ أمِس واریاہن ہُنٛد چَلینجن ہُنٛد سامنہٕ پیٚوان کرُن أسۍ ہَسا کرو یہِ یتھ یتھ پٲٹھۍ حل یُتھ ہَسا سٲنۍ لۄکٕٹۍ زٔمین دار بٲے چھِ تِم ہَسا چھِ گۄڈٕنیٚتھ ہیٚچھان ٹرینہِ ہَسا چھِ تِم گَژھان مطلب کہ بڑٮ۪ن بڑٮ۪ن یِمن نِش تِم ہَسا چھِ وُچھان یِم بٔڑ زمین دار بٲے چھِ تِم کِتھ پٲٹھۍ چھِ یہِ کران أسۍ ہَسا چھِ گۄڈٕنیٚتھ یُس ہَسا یہِ سون زٔمین دار بوے چھُ أمِس ہَسا چھِ واریاہن اِشوٗوَن واریاہن پرابلِمن ہُنٛد فیس پیٚوان کرُن